اکھ بَہہ کُنہٕ وُہ شَتھ نَمَتھ پَنٛداہ زیٖرو شےٚ زٕ ساس دَہ وُہ کُنہٕ وُہ شَتھ تُرُنَمَتھ زٕ زٕ زٕ ساس زٕ